میٛٲنِس ایریاہَس نٔزدیٖک چھِ واریاہ تِمَو مارکٮ۪ٹ یِمَن منٛز أسۍ ہٮ۪کَو گٔژھِتھ پَتہٕ کانٛہہ چیٖز أنِتھ یا سَبزی مٔنٛڈی تہِ چھِ اَسہِ میٛٲنِس ایریاہَس نٔزدیٖک یا کانٛہہ بازار بوٚڈ بازار چھُ اَسہِ ییٚتی ییٚتہِ لَگان سَنٛڈے مارکٮ۪ٹ لگان شہرٕ سُہ اَسہِ سُہ چھُ سارِوٕے کھۄتہٕ بوٚڈ مارکٮ۪ٹ لگان اَسہِ ییٚتہِ کَشمیٖرَس منٛز تہٕ یوٚتانۍ اِنسان یوٚتانۍ مےٚ پَنُن یہِ باسان تیٛوٗتاہ سَستہٕ بازر چھُنہٕ کُنہِ جایہِ کَشمیٖرَس منٛز لَگان سُہ چھُ لَگان ییٚتی کَشمیٖرَس منٛزٕے یوٚت سَنٛڈے سَنٛڈے مارکٮ۪ٹ چھُ لگان واریاہَن جایَن سِٹیٹَن منٛز ہِندوستان کٮ۪ن مَگر یُتھ اَسہِ چھُ لَگان کشمیٖر یہِ سَنٛڈے مارکٮ۪ٹ ییٚتہِ لال چوکہٕ تہٕ تٮُ۪تھ وُچھ نہٕ مےٚ پَنٕنہِ عُمرِ منٛز پَنٕنہِ زِنٛدگی منٛز وُچھ نہٕ مےٚ کُنہِ جایہِ تہٕ تور تَتہِ چھُ پوٗرٕ کَشمیٖرُک عوام آسان آتھوارِ دۄہ یِوان تور شاپِنٛگ کَرنہِ تہٕ نِوان ییٚتہِ تِمَن ضروٗرت آسہِ نِیُن تَتہِ چھِ بَنان تَمام آیٹم یہِ اِنسانَس ضروٗرت آسہِ چاہے سُہ کھٮ۪ن چٮ۪نُک آیٹم ضروٗرت آسہِ چاہے کَملہٕ آسنَس چاہے پَردٕ آسنَس چاہے یِم آسنَس کِچنہٕ خٲطرٕ پَنٕنۍ یِم پیٛالہٕ آسنَس ضروٗرت یا بانہٕ آسنَس رَنٕنہٕ خٲطرٕ ضروٗرت یا کانٛہہ تہِ آیٹم تَتہِ چھُ بَنان مطلب سکوٗلَس خٲطرٕ آسان بیگ آسان ضروٗرت یوٗنہِ وَردی آسان ضروٗرت شُرٮ۪ن خٲطرٕ یا کانٛہہ تہِ آیٹم اِنسانَس اَنُن آسہِ تَتہِ چھِ زَبردست یِم آسان چیٖز کٕنٕنۍ تہٕ بہٕ تہِ چھُس گوٚمُت تور پٔتۍمہِ لَٹہِ پٔتۍمہِ گٔیاس بہٕ تہِ اَکہِ دۄہ آتھوارِ دۄہ تور مےٚ ٲسۍ تَتہِ یِم بہٕ گٔیاس پَلو اَنٕنی تور تہٕ تَتہِ أنۍ مےٚ پَلو واریاہ زیادٕ پانَس خٲطرٕ یِتھُے بہٕ کٲم کٔر أنۍ مےٚ تَتہِ پَلو یِتھُے مےٚ أنۍ تَتہِ ٹی شٲٹہِ زٕ پانٛژھ شیٚے بیٚیہِ اَنے مےٚ ٹرٛاوزَر پانٛژھ شیٚے بیٚیہِ أنِم پینٹہٕ تہِ یِم مےٚ ییٚتہِ ٹی شٲرٹ ٲسۍ بَنان دُکان دارَس نِش پانٛژھ ہَتھ سَتھ ہَتھ ٲسۍ دِوان سُہ تِم مےٚ ٹی شٲرٹ سُہ بَنے مےٚ تَتہِ ہَتھ رۄپیہِ یا ٹرٛاوزَر تہِ بَنییَم ہَتھ رۄپیہِ پینٹہٕ پینٛٹ بَنیٛوو زٕ ہَتھ تہٕ تِمن ٲسۍ کالٹی تہِ واریاہ زیادٕ اَصٕل سُہ چھُ اَکہِ قٔسمُک وَنہٕ بہٕ مطلب یُس نہٕ اِنسان کُنہِ جایہِ ہٮ۪کہِ چیٖز أنِتھ پَنٕنِس بازرٕ منٛزٕ تٔمِس چھُ گژھُن تور سَنٛڈے مارکٮ۪ٹ تہٕ سُہ ہٮ۪کہِ تَتہِ چیٖز أنِتھ اَگر اِنسانَس ساسٕے تہِ آسہِ یہِ مطلب اِنکَم آسٮ۪س واریاہ کَم سُہ چھُ ہٮ۪کان تَتہِ اَصٕل پٲٹھۍ شاپِنٛگ کٔرِتھ تَتہِ چھُنہٕ کٔہیٖنٛۍ ٹٮ۪نشَن تَمِچ اَگر اَسہِ پۄنٛسہٕ آسن کمٕے تہٕ تَتہِ چھُ ہٮ۪کان اِنسان واریاہ زیادٕ چیٖز أنِتھ اَگر پَنٕنِس لوکَل ٹیٖمَس گژھِ دُکانس پٮ۪ٹھ تَتہِ یِیَس نہٕ اَکھ آیٹم تہِ ہُتہِ چھُ ہٮ۪کان سُہ دَہ پَنٛداہ آیٹم أنِتھ بیٚیہِ تَتہِ چھُ واریاہ سَستہٕ چیٖز آسان کانٛہہ تہِ آیٹم ٲسۍتن کانٛہہ تہِ چیٖز ٲسۍ تن ضروٗرت پَنٕنہِ جایہِ کٔہینٛۍ ٹٮ۪نشَن چھُنہٕ تَتہِ تَتہِ چھُ میلان تَتہِ چھُ یُس تَتہِ مطلب سارِوٕے کھۄتہٕ یِم چھِ آسان درٛۅگۍ چیٖز درٛۅگۍ کیٛاہ وَنہٕ بہٕ تَتہِ چھُ یُس اَسہِ چیٖز کٕنٕنۍ تِم چھِ کَم سے کَم مطلب ہا پَنٛژَاہہِ پٮ۪ٹھٕ پَنژاہہِ پٮ۪ٹھٕ کیٛاہ وَنہٕ بہٕ دَہ دَہ رۄپیہِ پٮ۪ٹھٕ چھِ گژھان چیٖز سِٹارٹ تہٕ یُس کانٛہہ غریٖب آسہِ کانٛہہ پَنٕنِس یہِ ییٚمِس آسہِ مطلب پَنٕنی پۅنٛ رۄپیہِ دَہ بَچاونہِ تٔمِس پَزِ تور گژھُن یا ٹیٛوٗرِسٹ آگر ین تِمَن پَزِ تور گژھُن دِیُن تتہِ نَظر وُچھُن اَگر ضروٗرت آسہِ کانٛہہ آیٹَما بَس اوٚن تٔتی کیٛازِ تَتہِ چھُنہٕ تَتہِ چھُنہٕ سُہ ریٹ تہِ آسان درٛۅج کِہیٖنٛۍ تَتہِ چھُ آسان واریاہ اَصٕل یہِ مارکٮ۪ٹ یُس چھُ لگان اَسہِ یا کھٮ۪ن چٮ۪نُک سامان تہِ چھُ آسان یا مصالہٕ چھُ آسان تَتہِ کٕنُن یُس اَسہِ واریاہ درٛۅگ چھُ بنان پَنٕنٮ۪ن یِمَن منٛز یُس اَسہِ پَنٕنٮ۪ن مطلب مارکٮ۪ٹَن منٛز واریاہ درٛۅگ چھُ بَنان سُہ چھُ تتہِ بَنان اَسہِ اکھ مطلب مُنٲسِب ریٹَن پٮ۪ٹھ کانٛہہ تہِ آیٹم چھُ بیٚیہِ تتہِ آسان ایٚویلیبٔل بیٚیہِ چھُ واریاہ سَستہٕ میلان تَتہِ